مطلب کٔشیٖرِ منٛز چھُ أسۍ مطلب یہِ بَناوان مطلب تَتھ چھِ أسۍ وَنان رازما دال یِم ٹیوٗرِسٹ چھِ یِوان تِم چھِ وَنان اَتھ راجمہ چاول مطلب یِمَن چھُ واریاہ یہِ خۄش کَران یہِ رازما دال یُس أسۍ گَرِ چھِ بَناوان پانہٕ یِم ٹیوٗرِسٹ چھِ اَتھ کُن اَٹرٛٮ۪کٹ گژھان یِمَن چھِ واریاہ زیادٕ یہِ پسنٛد یِمَن چھُ واریاہ زیادٕ خۄش کَران ییٚلہِ یِم کشمیٖر چھِ یِوان یِم چھِ شوقہٕ سان یہِ مطلب یہِ رازما دال کھٮ۪وان یُس أسۍ گَرِ چھِ پانہٕ پَنٛنہِ اَتھٕ بَناوان یَتھ زَن أسۍ ہوم میڈ چھِ وَنان ٹیوٗرِسٹ چھِ واریاہ مطلب اَتھ منٛگ کَران کہ اَسہِ گٔژھ کشمیٖرٕچ یہِ یہِ ہسا چھِ کشمیٖرُک مطلب کہ اَتھ اَکھ حصہٕ مطلب اَمہِ سۭتۍ ہسا چھُ واریاہ مَزٕ یِوان اَسہِ تِمَن چھِ یہِ خۄش کَران